کانٛہہ تہِ چیٖز یُس بیاکھ آسہِ ہیٚچھناون تَتھ منٛز چھُ نہٕ زیادٕ لَگان پرٮ۪کٹِکل تہٕ ییٚتھٕے کٲٹھۍ یُس یہِ رَنُن چھُ اَتھ منٛز تہِ چھُ پیٚوان سیوٚد پریکِٹکلی أکِس نَفرَس ہاوُن یِتھ کَنۍ اکھ وازٕ چھُ ییٚلہِ وازٕ اکھ چھُ آسان تہٕ یُس تٔمِس ہیٚچھناوُن چھُ آسان یُس تٔمِس ژاٹھ چھُ آسان سُہ چھُ تٔمِس یِتھٕے کَنۍ پریکٹکلی ہیٚچھناون تہٕ سُہ چھُ تٔمِس غورٕ سان آسان یہِ ژاٹھ نظر تھٲیِتھ تیٚلی ہٮ۪چھِ سُہ کانٛہہ چیٖز یِتھٕے کٲٹھۍ مےٚ تہِ اوس نفرا اکھ اَکہِ لَٹہِ ہیٚچھناون یہِ کُکِنٛگ أسۍ ٲسۍ دوٗرِ أکِس علاقَس منٛز کامہِ تہٕ اَسہِ پیو پانٕے کھٮ۪ن چھٮ۪نُک اِنتظام کَرُن تہٕ أمِس یُس یہِ بیاکھ نفر اوس أمِس اوس نہٕ تَگان رَنُن کیٚنٛہہ لِہزا کٔرِتھ أمِس گۄڈٕنِکٮ۪ن دۄہَن دیُت أمِس میٚیی رٔنِتھ تہٕ أمۍ دوٚپ پَتہٕ ہے ژےٚ چھُے پانہٕ یہِ کٲم آسان ہُہ یہِ تہٕ لِہزا کرِتھ ژٕ ہیٚچھناو مےٚ تہِ تہٕ مےٚ پیٚوو پَتہٕ یہِ ہٮ۪چھناوُن لِہزا کٔرتھ تَتھ منٛز تَتھ دوران چھ مےٚ یاد اَسہِ روٚن اَکہِ لَٹہِ سیُن اکھ تہٕ یکھٕنۍ أمِس ہٲو مےٚ یکھٕنۍ کِتھۍ کٲٹھۍ چھِ بِناوان أمِس ہٲے مےٚ برابر تِم سٲری سِٹیٚپس کیٚاہ کیٚاہ پَزِ کَرُن تہٕ کَر کیٚاہ چھُ یتھ آسان کَرُن تہٕ ماشااللہ سُہ کوٚر مےٚ ٹرین پَتہٕ رَنٕنَس منٛز تٔمِس لٔگۍ دہ وُہ دۄہ تہٕ وُہہِ دۄہہِ اوس سُہ لَگ بگ پوٗرٕ زبردست کُک بَنیومُت تہٕ ی یِم اسہِ آیٹم ٲسۍ اتہِ کھٮ۪وان یِم أسۍ چیٖز أسۍ تَتہِ ٲسۍ اِستعمال کَران تِمن منٛز کٔر تٔمۍ پَتہٕ ماسٹری حٲصِل تٔمِس ٲس پَتہٕ میٲنہِ کھۄتہٕ تہِ اَصٕل گژھان یہِ سیُن رَنُن تِکیٚازِ تٔمِس ٲس آسان میانہِ کھۄتہٕ زیادٕ اِنٛٹرسٹ سیُن رَنٕنَس سہُ تٔمِس اوس یہِ نَیَر سُہ اوس یژھان مان ژ بہٕ گوٚسُس یَتھ منٛز اَصٕل یہِ ہٮ۪کُن اَصٕل پٲٹھۍ گوژھُس بہٕ ہٮ۪کُن یہِ رٔنِتھ کٔرِتھ تہٕ تِکیٚازِ لایفہِ منٛز منٛز ہٮ۪کَن کُنہِ ساتہٕ مےٚ تہِ پیٚیہِ ضوٚرَتھ یہِ پریٚتھ کیٚاہ گوژھ آسُن ہٮ۪چھِتھ لِہزا کٔرِتھ تٔمِس تہِ اوس شوق یہِ ہیٚچھنُک تہٕ مےٚ تہِ ہٮ۪چھنوو سُہ بَڑٕ آیہِ سان